یُس یہِ سایبر سِکیورٹی چھِ یہِ چھُ اکھ واریاہ ایڈوانسٕڈ فیوٗچر اتھ پٮ۪ٹھ چھُ انسانس واریاہ گورو فکِر کرُن کیٛازِ کہِ یُس سایبر رِلیٹٕڈ آز أسۍ اگر لُکن وٕچھو یِم چھِ نہٕ سایبر رِلیٹٕڈ مطلب واقفیت چھِ نہٕ یِمن کہیٖنۍ سایبر سکیورٹی واریاہ آز چھِ لۄکُٹ بچہٕ جوان بزرگ اِوِن کہِ زنہِ یمو پوٚرمُت چھُ نہٕ آسان تم چھِ چلاوان فیس بُک تم چھِ چلاوان وٹسایپ انسٹراگرام اِون کہِ آنلاین بیکنگ ییٚمہِ تھروٗ گژھان موبایل تھروٗ امہِ سۭتۍ چھُ یِمن واریاہ پرابلِم تمہِ سۭتۍ ہیکن کانٛہہ تہِ کانٛہہ لِنک سوٗزتھ بزرگس سٲنِس زنانن یِمن اگر کانٛہہ لِنک سوزِ امہِ سۭتۍ گژھِ پرابلِم یِم ییٚلہِ لنکہٕ کٕلِک کرن یِمن ونن آے دِسا یہِ وۄنۍ پنُن نمبر دِسا ایکاونٹ ڈِٹیل اگر أسۍ ایکاونٹ ڈِٹیل دِمو اتھ پٮ۪ٹھ چھُ أمِس سورُے یِم ہیٚکن سورُے اسہِ ایکاونٹ صاف کٔرِتھ دۄیم چیٖز چھُ آز چھِ یِوان لوٗک کران ویڈیو کال ویٖڈیو کالن پٮ۪ٹھ چھُ کینٛہہ ونان اسہِ دِیِو أسۍ کرو یہِ پتہٕ چھِ غلط غلط فوٹو اتھ منٛز گژھان یِم چھِ پتہٕ تِم دھمکی دِوان أسۍ کرو ہُتھ کٔن ہتھ کٔن تہٕ سایبر سکیورٹی چھُ اسہِ چھُ واریاہ یِم چھِ تُلٕنۍ قدم چھِ تُلٕنۍ اتھ خٲطرٕ پنُن پان بچاونہٕ خٲطرٕ پنُن احباب عیال ویال بچاونہٕ خٲطرٕ دوست ووس بچاونہٕ خٲطرٕ امہِ خٲطرٕ چھُ یہِ اسہِ اویر گژھُن نالیج سایبر سِکیورٹیس یُس نالیج چھُ سُہ گژھِ اسہِ پاے لگٕنۍ کِتھ کٔنۍ کیٛاہ چھُ پنُن پان کِتھ کٔنۍ چھُ بچاوُن پاس وٲڈ کِتھ کٔنۍ کیٛاہ تھوو أسۍ موبایلس اچھا کانٛہہ اگر چیٖز چھُ کٲنٛسہِ ؤنو کانٛہہ یُس زٲنکار آسہِ سایبر سِکیورٹی نفر آسہِ تٔمِس ونو أسۍ یتھ کٔنۍ چھِ دلیٖل تہِ ونتہٕ کتھ کٔنۍ اگر پاے آسہِ نہٕ کینٛہہ أسۍ گژھ یہ چھُ بِگیسٹ تھریٹ ونکینس اگر وُچھو دُنیاہس منٛز اگر أسۍ وُچھو ریشیا بجہِ بجہِ یِم کنٹری چھِ ڈیولاپٕڈ کنٹری چھِ یِمن منٛز چھُ یہِ واریاہ وۄنۍ سایبر سِکیورٹی کرایمٕز چھِ چلان واریاہ ہیوی میقدارس پٮ۪ٹھ چھُ یہِ کارن مگر کشیٖرِ منٛز چھِ ؤنۍ تہِ یہِ سٲنۍ کشیٖر اگر وٕچھو ییٚتہِ تہِ چھُ وۄنۍ گژھان یِم سایبر سکیورٹی یِم یِوان چھِ یہ فونن پٮ۪ٹھ ہُو یہِ یِم ژھٕنان سورُے ایکاونٹٕے ؤڑٲوِتھ لِنک سوزان کیٛاہ تھوٚمت سوزان تہٕ یِم چھِ واریاہ بٔڑۍ چلینج لُکن خٲطرٕ یِم ییٚتہِ بزرگ چھِ نوجوان چھِ یِم سٲنۍ یِم چھِ انٛپَڈ چھِ یہِ زنان چھِ یِمن خٲطرٕ چھُ یہِ چھُ واریاہ بِگیسٹ تھریٹ تھریٹ امہِ خٲطرٕ چھُ بچنہٕ خٲطرٕ اسہِ ضروری سایبر ایویرنس سِکیورٹی رِلیٹٕڈ ایویرنیس گژھِ ضروری آسٕنۍ